یتھٕے ہَسا اسہِ ساینس پروجکٹ اوس سکولَس مَنٛز مےٚ چھُ وٕنہِ تہِ یاد أسۍ ٲسۍ لیٚبارٹری مَنٛز پَتہٕ ٲسۍ أسۍ تَتھ ساینَس پروجَکٹس پٮ۪ٹھ کٲم کَران بہٕ اوسُس میٲنۍ دوس تہِ ٲسۍ پَتہٕ گٔے کٲم اَکھ اکہِ دوستَن تُل اَکھ ہیو ایٚسِڑ ترووُن ہُتھ بیٚکِس مَنٛز مگر تٔمِس ٲس نہٕ تمِچ خاص پَیا وَیا کِہیٖنۍ گے پَتہٕ کٲم تٔمۍ کٔر تَتھ کٲم یِتھٕے تٔمۍ سُہ ایٚسِڑ تروو ہُتھ مَنٛز اَتہِ لوٛگ نار کیاہ لوٛگ نار نار گٔے کٲم پَتہٕ آو اورٕ ٹیٖچَر پَتہٕ کوٛر ژھٮ۪تا ویتا اَسہِ پَتہٕ پییہِ تٔمِس بے عزتی دوپُن ییٚلہِ نہٕ ژےٚ پَیی ژٕ کیاہ کَران یہِ ترووُتھ ہُہ ہیو ایٚسِڑ ہُتھ مَنٛز پَتہٕ پییہِ تٔمِس واریاہ بےعزتی تِمَن دۄہَن اوس سُہ مَزٕ پَتہٕ گٔے کٲم پَتہٕ بَناو اَسہِ پروجَکٹا اَکھ ساینَس روبوٹِک پروجَکٹ تَتھ پروجَکٹَس مَنٛز لوٚگ واریاہ محنت گۄڈٕ گوٚو سُہ فیل پَتہٕ گوٚو بیٚیہِ پَتہٕ اَکہِ دۄیہِ گٔے أسۍ ناکامیاب مگر پَتہٕ بَنو وۄں اَسہِ سُہ اَکھ روبوٹِک پروجَکٹ اوس سُہ سُہ بناے اَسہِ پَتہٕ یُس میون ایٚکسپیٖریَنٕس چھِ بہٕ اوسُس دَپان تِم دۄہ ٲسۍ الگ کیاہ مَزٕ اوس یِوان تِم پروجَکٹ بناونَس دوستَن سۭتۍ واریاہ لُطف اوس تِمَن دۄہَن یِوان